یِم پانٛژھ ڈسٹرک چھِ تِمو منٛز گوٚو گۄڈٕنیُک ڈسٹرک کُلگام دٔیُم گۄو اننت ناگ ترٚیٚیُم گۄو سری نَگر ژورِم گۄو بڈگام تہٕ پوٗنژِم گۄو کَُپوارہ